اَسلامُ علیکُم اَہَن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک اَہَن حظ اَہَن حظ اَہَن حظ اَہَن حظ اَدٕ یہِ چھِ ڈاے ہَتھ رۄپیہِ یہِ ٲسۍ ایٚڈِڈس کَمپٔنی یہِ چھِ ڈاے ہَتھ رۄپیہِ اَتھ چھِنہٕ کانٛہہ ڈِسکاوُنٛٹ یہِ چھُ اورَے پٮ۪وان زٕ ہَتھ تٕرٛہ رۄپیہِ بیٛاکھ چھِ رِبوکٕچ سُہ چھُ اَمہِ کھۄتہٕ سَستہٕ تہٕ سُہ گژھٮ۪و ڈۄڈ ہَتھ رۄپیہِ نا یِہَے چھُو ساروٕے کھۄتہٕ سَستہٕ چھُ یِہےَ بیٛاکھ چھُ یِوان ہاے کالٹی منٛز سُہ چھُ گژھان ساڑ ترٛےٚ ہَتھ سُہ چھِ پیٛوٗماہٕچ تُہۍ چھِو پَنٕنی تۄہہِ تۄہہِ کیٛاہ وَنہو تۄہہِ چھُ تۄہہِ ہٮ۪کو ؤنِتھ ترٛےٚ ہَتھ رۄپیہِ اَتھ چھُ بُلیک یِوان تہٕ بیٛاکھ چھُ یِوان سَن گٕلاسَس منٛز سُہ چھُ یِوان ریٚڈ کَلَر

اَہَن حظ ٹھیٖک اَہَن حظ اَہَن حظ تۄہہِ کُس ہیٛوٗ آو پَسنٛد ایڈیڈاس گٔژھٮ۪و تۄہہِ زٕ ہَتھ رۄپیہِ نہَ زٕ ہَتھ رۅپیہِ نہَ حظ یہِ چھِ ہول سیٚلَس منٛز قسم سے اورٕے یِوان درٛۅج تَتھ کیٛاہ ہیٚکو ؤنِتھ اَہَن حظ ایم پےٚ چھُنہٕ چَلان کِہیٖنۍ تُہۍ کٔرۍزیٚو فون پےٚ اَہَن حظ اَہَن حظ فون پےٚ کٔرۍزیٚو تُہۍ یَتھٕے نمبرَس وُچھِو تۄہہِ ما تریو ٲدی چلو ٹھیٖک تُہۍ وُچھۍزیٚو تہٕ اگر تۄہہِ پَسنٛد اوسوٕ یِہَےَ تیٚلہِ کَرو یِہَے تُہۍ نِیٖوا وُکٮ۪نسٕے کِنہٕ صُبحٲے نِیِو چلو ٹھیٖک تُہۍ ییٖزیٚو تیٚلہِ پَتہٕ پانَس تھوڑا گۄڈٕ پَرو أسۍ نِماز